اسہِ چھِ ییٚتہِ واریاہ اس استان أسۍ چھِ یِمن ہِنٛز واریاہ پَژھ اسہِ چھ ییٚتی نزدیٖک اَکھ اَستان یا لَگ بگ آسہِ یہِ اَکھ کِلو میٖٹر دوٗر أسۍ چھِ گَژھان اور اَسہِ چھِ اَتہِ بَنڈار تہِ اتہِ چھِ بٕڑۍ دۄہ تہِ لگان اسہِ چھِ یِمن ہِنٛز واریاہ پَژھ تہٕ یِم چھِ واریاہ أسۍ چھِ مانان یِمن واریاہ اَصٕل گَرم اَستان ییٚلہِ اسہِ پنُن کینٛہہ حاجَت چھُ آسان أسۍ چھِ گَژھان یِمن اَستانن پٮ۪ٹھ تہٕ أسۍ چھِ مَحلہٕ پتہٕ مَحلہٕ کَران اتہِ بَنڈارٕ تہٕ بییہِ چھُ اسہِ آسان پَنُن الگ اَکھ بوٚڑ دۄہ سُہ چھُ آسان یُہوٚے ہَردَس یُہوٚے ہَرُد چھِ أسۍ وَنان یُہوٚے نَوَمبَرَس کِیُتھ تہٕ بییہِ چھِ اسہِ آز آز جوٗن جُلایَس منٛز کَران اَتھ بَنڈارٕ تہٕ أسی چھِ نِوان پونٛسہٕ أسۍ چھِ نِوان تومُل چھِ نِوان کینٛہہ بییہِ گَرَس منٛز سَبزی آسہِ سُہ چھِ نِوان تہٕ أسۍ چھِ یِمَن اَتہِ اَتہِ کَران یِم بَنٛڈارٕ تہٕ نِوان چھِ یہِ تہِ قٕسمَتَس منٛز آسہِ کھِٮ۪وان اَتہِ تہِ چھِ آسان واریاہ صاف صَفٲیی تہٕ أسۍ تہِ چھِ گَژھان واریاہ اَصٕل پٲٹھۍ اور تہٕ یہِ چھُ یِوان واریاہ اَصٕل اَستان ماننہٕ واریاہ اَصٕل اَستان چھُ یہِ گَرم استان تہٕ بِیاکھ چھُ اسہِ أتی نَزدیک تَس چھِ آ میٖرَخ صوبُن سُہ تہِ چھُ واریاہ اَصٕل اَستان واریاہ اَصٕل أسۍ چھِ یِمن پٮ۪ٹھ اسہِ چھِ یِمن ہِنٛز واریاہ پَژھ یِمن استانَن ہِنٛز تہِ أسۍ چھِ گَژھان تہٕ اسہِ چھِ نیران بَر پَنٕنۍ حاجَت چھِ نیران یہِ یِمَن أسۍ حاجَت چھِ مَنٛگان تہِ چھ اسہِ گَژھان پوٗرٕ تہٕ أسۍ چھِ یہِ حاجَت نیران أسۍ چھِ گَژھان یِمَن اَستانَن پٮ۪ٹھ تہٕ أسۍ چھِ گَژھان یِمن اَستانَن پٮ۪ٹھ تہٕ اسہِ تہِ چھِ پَنٕنۍ حاجات نیران پوٗرٕ تہٕ اتہِ تہِ چھُ واریاہ مٲلہٕ آسان واریاہ مٲلہٕ آسان تہٕ بییہِ بوٚڈ دۄہ تہِ چھُ آسان تہٕ أسۍ تہِ چھِ گژھان یِمن بَڈٮ۪ن دُوٚہَن پٮ۪ٹھ بَڈٮ۪ن دۄہَن پٮ۪ٹھ تہٕ اتہِ چھِ أسۍ رَنان کَران تہِ یُس یُس یُس یہِ آسہِ تہِ کھٮ۪وان چٮ۪وان اتہِ اَصٕل پٲٹھۍ تہٕ بییہِ چھِ بییہِ یہِ اِنسانَس حاجات آسہِ تہِ چھِ مَنٛگان اَتہِ تہٕ تِم تہِ چھِ اَسہِ پوٗرٕ گَژھان تہٕ بیاکھ آستان چھُ رَحمان صٲب تِم تہِ چھِ واریاہ اَصٕل سُہ تہِ چھُ واریاہ اَصٕل بٕزَرمگ اوسمُت سُہ تہِ چھُ تَتہِ چھُ واریاہ اَستان سُہ تہِ چھُ اسہِ نِوان ماننہٕ یِوان واریاہ اَصٕل اَستان تہٕ أسۍ تہِ چھِ تور گَژھان گَژھان سٲری جَد بٕزَرٕگ شُرۍ بٔڈۍ لۄکٕٹۍ تہٕ چھِ أسۍ تَتہِ پَنُن حاجات پوٗرٕ کَران بییہِ آسہِ اسہِ نِیاز وِیاز کیٚنٛہہ تہٕ أسۍ چھِ ترٛاوان توٚمُل آسہِ ترٛاوُن تَتھ خٲطرٕ چھِ اسہِ اَلگ پونٛسَن خٲطرٕ چھُ اَلگ اَلگ تَتہِ تہِ کَران چھُ پنُن حاجات پوٗرٕ پوٗرٕ تہٕ واریاہ بٔڑۍ اَصٕل اَستان چھِ یِم واریاہ بٕڈۍ اَستان تہٕ بیاکھ اَستان تہِ ییٚتہِ بابا دریا دیٖن چھُ تَتھ ناو بابا دریا دیٖن تہٕ أسۍ چھِ گَژھان تور اَستانَس تَتہِ تہِ چھِ بَنٛڈار وَنڈار اَصٕل یا أسۍ بَنٛڈار چھِ أسۍ مَحلہٕ پتہٕ مَحلہٕ کَران تہٕ أسۍ چھِ نِوان تور سَبزی یا ماز ٹھوٗل ژامَن رَنان تہٕ بییہِ چھِ أسۍ تَتہِ سُہ تہِ چھُ واریاہ گَرم اَستان أسۍ مانان واریاہ اَصٕل اَسمان تہٕ أسۍ چھِ واریاہ خۄش قِسمَت کہِ اسہِ چھِ یِم اَستان اسہِ ییٚتہِ اسہِ ییٚکہِ یَتھ اسہِ اگرٕے کینٛہہ ییٚتہِ روٗد ووٗد زَبردس لاگہِ تہٕ أسۍ چھِ گَژھان یِمن اَستانَن پٮ۪ٹھ تہٕ چھِکھ کَران مَنٛگ منٛگ تہٕ اسہِ چھِ تہٕ پتہٕ سُہ حاجات پوٗرٕ گَژھان تہٕ یِم چھِ ٲسمٕتۍ واریاہ اَصٕل بٕزَرٕگ واریاہ پرٛٲنۍ واریاہ اَصٕل بٕزَرٕگ پرٛٲنۍ بٕزَرٕگ ٲسِمٕتۍ یِم چھِ واریاہ رٕتۍ واریاہ رٕتۍ ٲسمٕتۍ تہٕ اسہِ تہِ چھِ نیران حاجات اَصٕل پٲٹھۍ تہٕ أسۍ تہِ چھِ نِوان نَقٕد تہٕ کیٚنٛہہ توٚمُل ووٚمُل تَتھ خٲطرٕ تہِ چھِ تَتہِ آسان اَلگ اَلگ کینٛہہ بۄکُس تہٕ أسۍ چھِ تِمنٕے منٛز ترٛاوان تہٕ بِیاکھ آستان چھُ رَحمان رَحمان صٲب تہٕ سُہ تہِ چھُ تَہ تَتہِ چھُ اَصٕلۍ پٲٹھۍ مٲلہٕ نٮ۪ماز وٮ۪ماز أسۍ مرٕد زَنہِ اکہِ سایِڈٕ مَرٕد آسان بیٚیہِ کہِ سایِڈٕ تہٕ واریاہ اَصٕل تہٕ واریاہ اَصٕل جاے تہٕ واریاہ اَصٕل بٕزَرگ تہِ اوسمُت اسہِ چھِ یِہنٛز پَژھ واریاہ واریاہ پَژھ أسۍ چھِ گَژھان یِمن اَستانَن پٮ۪ٹھ اسہِ چھِ واریاہ خۄ اسہِ چھِ واریاہ خۄش گَژھان دِل گَژھان خۄش یِمن اَستانَسن پٮ۪ٹھ گَژھُن تہٕ واریاہ خۄ خۄش خۄش خۄش کَران یِم اَستانَن پٮ۪ٹھ گَژھُن تہٕ أسۍ چھِ واریاہ واریاہ خۄش کَران یِم یِمن اَستانَن پٮ۪ٹھ گَژھُن تہٕ اسہِ چھِ حاجات پوٗرٕ نیران تہٕ أسۍ چھِ یِمن اَستانَن یِمن بابا دریا دیٖن میٖر صوبُن بیاکھ اَستان سُہ تہِ چھُ واریاہ بٕزَرٕگ اوسمُت تہٕ تَتہِ تہِ چھِ اسہِ پَنُن حاجات نیران اَصٕل تہٕ أسۍ تہِ چھِ گَژھان تور اَستانَن پٮ۪ٹھ تور بڈۍ لۄکٕٹۍ تَتہِ چھِ لَگان بٕڈۍ دۄہ بٕڈۍ دۄہ لَگان گَژھان تَتہِ تہِ چھِ اَصٕل پٲٹھٮ۪ن رَنان شیٛران اصٕل پٲٹھۍ کھٮ۪وان توٚبروٗک أسۍ چھِ تَتھ وَنان توٚبروٗک ییٚمہِ سٕنٛدۍ قٕسمَت آسہِ تہٕ سُہ تہِ چھُ کھِٮ۪وان سُہ توٚبروٗک ووٚبروٗک